یِم نٔے نٔے یِم گٔژھ یِم اِنوویشَن میتھڈ یِم ایپلاے اکھ فارمَر ہیٚکہِ کٔرِتھ سُہ گوٚو یِہوے کہِ امہِ گۄڈٕ اوس سُہ صُبحس اَتھ مٔزوٗر لَگان تٔمِس ٲسۍ لَگان مٔزوٗرۍ واریاہ راتھ دۄہ اوس اوٗرۍ آسان یا یہِ اوس ہیجۍ نِوان داند اوس نِوان پَتہٕ اوس لِتھٕ کھۄکھر گژھان تِم گُپَن تہِ ٲسۍ دۄہَس تَکان تِم باقٕے چیٖز تہِ یُس اِنوینشَن میتھڑ ؤنکٮ۪س أمۍ لَگوو سُہ گوٚو یِہوے تٔمۍ لَگو ٹیکٹر ٹیکٹر سۭتۍ آیہِ آسٲیِش بیٚیہِ گوٚو جلدی جلدی یۄس کٲم دَہَن دۄہَن ٲس گژھان مۄکلان سۄ مۄکلے گٲنٹَس منٛز گوٚو یہِ اوس اکھ أمۍ بغٲر یِم اِنووینشَن میتھڑ یس اکھ فارمَر نِو ایپلاے ہیٚکہِ کٔرِتھ سُہ گوٚو یورٕ کہِ نوٚو نوٚو کرِ اِجاد فار اٮ۪کزامپٔل اَمہِ برونہہ اوس یہ اکھ بیول وَوان سُہ اوس نہٕ ہایبرڈ آسان کیٚنہہ وۄنۍ کرِ نوٚو نوٚو ٹیکنولجی اِستعمال نَوِ طریٖقہٕ لاگہِ بیول یُس ہایبرڈ بیول آسہِ سُہ کرِ اِنفارٕم باقین نِش کِتھ کَنۍ یہِ ژوٚر ژوٚر پروڈَکٹ ہیٚکہِ نیٖرِتھ یا یِتھے کنیتھ اَمہِ بغٲر اوس یہِ اَگر یہِ اکہِ حِسابہٕ اوس تھَل لَگان وۄنۍ نَہ وۄنۍ لاگو نہٕ یِتھ کَنۍ وۄنۍ لاگو لٲنۍ لٲنۍ تھل یا وۄنۍ لاگو بیٚیہِ کہِ طریٖقہٕ زٕ زٕ فٔٹ تھاوو سُہ کیُتھ دانہِ نیرِ یِم چھِ کیٚنٛہہ انوویشن میتھڈ یِم أسۍ ہیٚکَو اَتھ منٛزَن ایپلاے کٔرِتھ